السَّلامُ علیکم وعلیکم السلام اَہن حظ آ شُکر رۄبس کُن تُہۍ چھُو ٹھیٖک آ ؤنو کیاہ چھُ ضرورت آ کۄکَر بَنَن کُس قٕسم چھُ ضرورت ییٚتہِ چھِ بوٚیلَر تہِ چھِ دیسی چھِ وَنراج چھِ بیٚیہِ چھ لَکٕٹۍ چِکٕس تہِ چھِ آ پرٛٮ۪تھ کانٛہہ ذات چھِ بوٚیلَر گَژھہِ ہَتھ رۄپیہِ کِلوٗ تہٕ دیسی گَژھہِ ڈۄڈ ہَتھ رۄپیہِ تہٕ ہُہ گَژھہِ پیرنٛٹہٕ گَژھہِ اَکھ ہَتھ تہٕ وُہ چِکٕز چھِ گَژھان اَکھ ہَتھ تہٕ شیٖتھ رۄپیہِ کِلوٗ اَتھ منٛزکَرو رۄپیہِ دَہ کمٕے تۄہہِ آ ٹایِمَس پٮ۪ٹھ واتہِ مال بیٚیہِ تۄہہِ کَر چھُو ضرورت یہِ آ ؤنو ؤنو

کنڈِشیٚن تَتھ منٛز چھُ وَزنہٕ حِساب چھُ ڈۄڈ کِلوٕنۍ تہِ چھِ ترٛےٚ کِلوٕنۍ تہِ چھِ کِلوٕنۍ تہِ چھِ ییٚمہِ حِساب تۄہہِ ضرورت آسہِ آ اَتھ بَنہِ بوٚیلَر گَژھہِ اَکھ ہَتھ تہٕ وُہ رۄپیہِ وَنرا وَنراج گَژھہِ اَکھ ہَتھ تہٕ شیٖتھ رۄپیہِ پوٗتۍ دیسی تہِ چھِ آ دیسی گَژھہِ زٕ ہَتھ رۄپیہِ کِلوٗ آ اَتھ چھِ ایٚکٕسچینٛج روڑ چھِ تۄہہِ ایٚکٕسچینٛج بُمے مین چِکَن پولٹرٛی

أسۍ چھِ آسان صُبَن پٮ۪ٹھ بَرابَردَہَن بَجٮ۪ن تامَتھ ژیٖر کنٹِنیٚوٗ آسان ییٚلہٕ آ آ ہمیشہِ کنٹِنیٚوٗ آ تھاو ژٕ ڈِٹیل لیٚکھِتھ تہٕ تھاو بہٕ ونے ژےٚ ڈِٹیل لیٚکھ ژٕ ڈِٹیل اَکھ شیٖتھ زٕ ہَتھ رۄپیہِ بوٚیلَر گوٚو اَکھ ہَتھ وُہ او کے